نَو سَتھ نَو زٕ ساس زٕ پانٛژھ ژور زٕ ساس پانٛژھ اوسُس بہٕ شیٚیمہِ پران پنٛنِسٕے گامَس منٛز اوس سکوٗل اَکھ تٔتی اوسُس بہٕ شیٚیمہِ پران اتھ ڈیٹَس پٮ۪ٹھ تہٕ زٕ ساس ٲٹھَس منٛز کوٚر مےٚ ٲٹھمہِ ہُنٛد پاس سَداہ اپریل اوس اَسہِ مۄکلومُت رِزَلٹ زٕ ساس دَہَس منٛز مۄکلو مےٚ دٔہِمہِ ہُنٛد یہِ اوس اَسہِ دَہ دَسَمبر درٛاو اَسہِ تَتھ رِزَلٹ تہٕ زٕ ساس بَہَس منٛز مۄکلو مےٚ بٔہِمہِ ہُنٛد پنٛداہ دَسَمبر درٛاو اَسہِ تَتھ رِزَلٹ یِم ٲسۍ پانٛژھ ڈیٹ یِم مےٚ یاد چھِ